اَسلامُ علیکُم آ ٹھیٖک پٲٹھۍ چھِو حظ آ تۄہہِ یہِ کَریو مےٚ اوترٕ فون جِناب کیٛاہ چھِ اَتھ وَنان تُہۍ چھُوا یہِ باغ چھُو نا تۄہہِ ژوٗنٛٹھٮ۪ن ہُنٛد آ ونۍ تُل ہا بہٕ اَتہِ یہِ مال تہٕ کیٛاہ چھِ اَتھ وَنان ون ؤنتو تُہۍ مےٚ ون کیٛاہ چھُو تہۍ وَنان ریٹ کَرو أسۍ یُس اے وَن اے وَن اے وَن مال چھُ اے گرٛیڈ وَن ڈٮ۪لشَس ژوٗنٛٹھ سَہ کَرو أسۍ سَتھ ہَتھ رۄپیہِ چلو تُہۍ مےٚ ؤنے ساڈ شےٚ ہتھ تہٕ وَ کَرٕ بہٕ تہنٛد موٗجوٗب سَتھ ہَتھ تہٕ آ یۄس ہُہ اَمرِیٖکَن اَمرِیٖکَن اَتھ منٛز روزان چھِ اے گرٛیڈ تہٕ سۄ کَرو کیٛاہ چھِ اَتھ وَنان ٲٹھ شتھ باقٕے گوٚو پَتہٕ ہُہ کیٛاہ چھِ اتھ وَنان مہرٲجی یُس چھُ تہٕ تَتھ کَرو کیٛاہ چھِ اتھ وَنان ساڈ ژور ہَتھ ایے وَنَس

اَمریٖکَنَس گوٚو کیٛاہ چھِ اَتھ وَنان ٲٹھ شتھ پیٹ تہٕ وَ کَرٕ بہٕ کٲم کیٛاہ چھِ اتھ وَنان مال چھُ تۄہہِ تھوٚومُت وٲلِتھ چلو ٹھیٖک چھُ تہٕ بہٕ یِم گٲڑۍ ہٮ۪تھ تہٕ کیٛاہ چھِ اتھ وَنن اَسۍ کَرو بَرٲے وَرٲے تہٕ پٮ۪کِنٛگ اَتھ تہٕ کیٚنٛہہ چھُنہٕ اَدٕ چلو ٹھیٖک حظ چھُ اوکے